یِم مےٚ پَنٕنۍ گملہٕ چھِ آسان یہِ بدل کینٛہہ پٕلانٛٹ چھِ آسان رُومٕتۍ گَرِ اگر بہٕ کُن گژھِ گَرِ اگر مےٚ گَرِ مطلب بَدَل کانٛہہ آسہِ بیٚیہِ بوے تیٚلہِ چھَس بہٕ تِمَن دَپَن کہِ یِمَن تھٲیزیو آب یِمَن ترٛٲیزیو کھاد یِمَن دیٖزیو دَوا اگر نہٕ تِم چھِ آسان تیٚلہِ چھَس بہٕ یِم اَسہِ ہمساے نیبٲرٕز چھِ آسان تیٚلہِ چھَس بہٕ تِمَن وَنان کہِ یا تھاوٕ بہٕ تِم تیٚلہِ تِہِنٛدِ تیٖتِس کالَس ییٖتِس کالہٕ بہٕ واپَس یِمہٕ کہِ یِمن ٲسۍزیو آب دِوان ٹایمَس پٮ۪ٹھ یِمَن اگر کینٛہہ مطلب فَصٕل نیرِ سُہ رٔٹۍزیو تھٔیزیو پانَس اَتھِ یِمَن اگر کینٛہہ کیوٚم لَگہِ تَتھ دیٖزیوہَس دَوا تہٕ تِم چھِ تَتھ ٹیک کِیَر کَران